اَسَلامُ علیکُم مےٚ چھُ ناو جاسِر تہٕ اَز کَرَو أسۍ کتھ کہِ میٛانہِ زِنٛدگی مَنٛز کٔم کٔم وٲرۍدات گٔے یِمو سۭتۍ مےٚ کیٚنٛہہ ہیٚوچھ پَننہِ زِنٛدگی مَنٛز بہٕ پوٚکُس برٛونٛٹھ تہٕ اَز کَرو أسۍ کتھ تِمنٕے چیٖزَن مُتعلِق گۄڈنِچی کتھ کَرو أسۍ مےٚ اوس أکِس کورِ سۭتۍ رِلیشَن چَلان تمہِ پَتہٕ کیٛاہ گوٚو یُتھُےأسۍ لۅکٕٹۍ ٲسۍ أسۍ ٲس سوٚکولہٕ پَران تمہِ پَتہٕ حظ گٔے کٲم تہٕ بہٕ اوسُس تٔمِس وُچھان تہٕ سۄ ٲسۍ مےٚ وُچھان تٔمِس ٲسۍ میٲنٛۍ یِژھ نَفرَت بہٕ اوسُس کِتابہٕ لاگان بہٕ اوسُس تٔمۍ سٕنٛدِس بیٚگَس تھَپھ کَران سۄ ٲسۍ بیٚگ ژھٕنان دٲرِتھ بہٕ اوسُس پیٚنَس کَران تھَپھ سۄ ٲسۍ پیٚن ژھٕنان دٲرِتھ یِتھٕے کٔنۍ ٲس میٛون محبت تٔمۍ سٕنٛز ٲس نَفرَت تتھ اوس بَنیومُت سُہ اکھ جُوالا یتھ جُوالاہَس پھَٹُن اوس تہٕ مَگَر سُہ پھوٚٹ نہٕ کیٚنٛہہ امہِ پَتہٕ گٔے کٲم بہٕ پوٚکُس برٛونٛٹھ برٛونٛٹھ سَمَنٛدَرَس مَنٛز چھُس بہٕ وایان اکھ اکھ سرٛانٛٹھ پکان چھُس برٛونٛٹھ مَگَر اَتہِ چھُ نہٕ جَواب یِوان ووٗنٛتُے چھُس نہٕ لَبان پَکان پَکان گٔے برٛونٛٹھ ووتُس ٹیٚنتھٕ کَلاسَس مَنٛز ٹیٚنتھٕ کَلاسَس مَنٛز یُتھُے مےٚ وٲنٛتِس ہیٚژیٚو تھَپھ کَرُن مےٚ ہیٚژیٚو تٔمِس وَنُن کہِ وۅنۍ کَر تہٕ ژٕ کٲم وۅنۍ بوز تہٕ ژٕ میٛٲنٛۍ کتھ توٚتام اوسُس نہٕ بہٕ ہیٚکان تٔمِس سۭتۍ کتھ تہِ کٔرِتھ کِہیٖنٛۍ اَلبَتہٕ وۅنۍ تٔمِس سۭتۍ اوسُس بہٕ کتھ کَران اکھ مِڈَل مین تھٲیِتھ یُس کَلاسَس مَنٛز میٛون بیٚسٹ فرٛینٛڈ اوس وۅنۍ امہِ پَتہٕ یُتھُے مےٚ تٔمِس نِش کتھ واتنٲو گوٚو رِلیشَن سِٹاٹ چھِ أسۍ کَران کتھ فونَس پیٚٹھ اوسُس بہٕ ترٛاوان رِچارج اوسُس بہٕ کَران چَنٛدٕ ژوٗرٕ اوسُس بہٕ ترٛاوان رِچارج پرٛی پیڈ رِچارج اوسُس بہٕ پَکان برٛونٛٹھ برٛونٛٹھ تہٕ کَران اوسُس بہٕ کتھ تٔمِس سۭتۍ اصٕل اوس پَکان سورُے اوس پَکان ٹھیٖک مَنٛزٕ گٔے کٲم مَنٛزٕ پیٚوو اوٚبُر کھوٚت آسمانَس روٗد لوگُن تہٕ لَوَس لٔج نَظَر امہِ پَتہٕ گٔے کٲم تہٕ تٔمۍ لوگ نٔیے نٔیے قٕصہٕ کَرٕنۍ سۄ بیٖٹھ اِگنورَنس کَرٕنۍ سۄ بیٖٹھ نہٕ مےٚ فون تُلٕنۍ سۄ بیٖٹھ اَپُز وَننہِ سۄ بیٖٹھ ہاے ہے کَرنہٕ امہِ پَتہٕ گٔے کٲم مےٚ باسیٚو پَننہِ جایہِ نَسا وۅنۍ سا ہیٚژٕن ناو دُبہٕ گَژھِنۍ وۅنۍ سا پیٚیہِ پان بَچاوُن تہٕ امہِ پَتہٕ گٔے کٲم واریاہ پَنُن ٹایم پَنٕنۍ سَتھ ؤری پَنٕن پانٛژ فون پَنٕنۍ ترٛےٚ سِمہٕ سورُے گوٚو ضایہِ مَگَر مےٚ ہیوٚچھ پَننہِ زِنٛدَگی مَنٛز کہِ یُس یہِ رِلیشَن تھاوُن لَو تھاوُن یا بیٚیہِ کیٚنٛہہ چیٖز تھاوُن یہِ چھُ ضایہِ امہِ کھۄتہٕ اصٕل پَننہِ زِنٛدگی مَنٛز پونٛسہٕ کَماوُن پونٛسہٕ وُڈاوُن تہٕ برٛونٛٹھ پَکُن باقٕے وَسَلام